اِنڈیاہَس منٛز چھُ واریاہ مذہبی جاے تِمَن منٛز چھِ اَکھ یُس اجمیٖر شریٖف چھِ یُس مُسلمانَن ہُنٛد اَکھ مذہبی جاے چھِ تَتہِ چھِ اَکھ بُزرٕگ تور چھِ ہِنٛدوستانٕکۍ سٲلِم مُسلمان گژھان جَنؤری فرؤری یَس منٛز تَتہِ چھِ واریاہ مُسلمان سَمان تَتہِ چھِ قوالی آسان بہٕ تہِ گوس اَکہِ لَٹہِ تور کٔشیٖرِ پٮ۪ٹھ اجمیٖر شریٖف تہٕ مےٚ وُچھ تَتہِ واریاہ آسان تَتہِ چھِ اَکھ بٔڈ دیگ یَتھ منٛز توٚمُل چھِ ترٛاوان پَتہٕ چھِ تَتھ سُہ بَتہٕ ہیٛوٗ بَنان تَتھ چھِ پَتہٕ سُہ بَتہٕ تَمہِ منٛز کھالان سُہ چھِ بٲگراوان توٚبروکِس ناوَس پٮ۪ٹھ تہٕ تَمہِ پَتہٕ چھِ تَتہِ اَکھ بُزَرٕگ تہِ ییٚمِس پٮ۪ٹھ مُسلمان چھِ یقیٖن تھاوان کہِ یہِ ہسا چھُ خۄداے سُنٛد ؤلی سُہ چھُ واریاہ اَکھ نیک بُزرٕگ تَمہِ مٔزیٖد تہِ چھِ واریاہ جایہِ اِنڈیاہَس منٛز بیٚیہِ چھِ اَمَرناتھ یا اَمَرنات گۄپھ اَکھ یُس کٔشیٖرِ منٛز چھِ تَتھ تور چھِ ہِنٛدوستانٕکۍ سٲلِم یِمہٕ ہینٛد مثلب مذہبٕکۍ چھِ تور یِوان تَتہِ چھِ شِو سٕنٛز مورتی بیٚیہِ تہِ چھِ کٔشیٖرِ منٛزٕے گانٛدَربَلَس منٛز اَکھ کھیٖر بَھوانی یور ہِنٛدوستانٕکۍ سٲلِم یِم ہِنٛدو مذہَبٕکۍ چھِ یِمہٕ